واریاہ طٔریٖقہٕ اوس ییٚتہِ ییٚمہِ سۭتۍ أسۍ یہِ بَچاوو ییٚلہِ أسۍ سُوِمِنٛگ آسو کران تَمہِ ساتہٕ پَزن اَسہِ تھاونہِ یاد اَسہِ پَزِ سُیِم سیوٗٹ لاگُن بیٚیہِ پَزن اَسہِ یِم سِومِنٛگ گِلاسِز لاگنہِ بیٚیہِ پَزن اَسہِ کیپٕس لاگنہِ بیٚیہِ پَزِ اَسہِ فَمب تھاوُن سۭتۍ کَنن منٛز تِم پَزن اَسہِ تھاوُن سۭتۍ تِکیٛازِ آب گوٚژھ نہٕ کَنَن منٛز گَژھُن بیٚیہِ پَزِ اَسہِ ہیلمِٹ لاگٕنۍ